اَکھ اَکھ زٕ ساس پانٛژھ ژوٗر زٕ زٕ ساس سَتھ پانٛژھ ترٛےٚ زٕ ساس ژۄدہ وُہ زٕ زٕ ساس پانٛژھ اکھ اکھ کُنوُہ شٮ۪تھ سَتنَمَتھ